ییٚتہِ چھِ زیادٕ ژرِ آسان کوٗتر کاو مےٚ چھُ سارِوٕے کھۅتہٕ زیادٕ پَسنٛد کوٗتُر تِکیٛازٕ سُہ چھُ حلال جانور بیٚیہِ چھُ واریاہ زیادٕ رُت آسان